اگر أسۍ کَشمیٖرچہِ کَلچَرٕچ کَتھ کَرو سون کَلچَر چھُ واریاہ پرٛون کَلچَر تَقریٖباً سٲنۍ ہِسٹرٛی چھِ زٕ ساس ؤری برٛونٛہہ یُس یہِ سون کَشمیٖر چھِ یہِ اوس اَکھ پِرٛنسٕسلی سِٹیٹ ییٚتہِ اوس اَکھ بادشاہ اَسہِ ہٮ۪ڈ کَران پَتہٕ آے یور بُزرگانہِ دیٖن میٖر سید علی ہمدانہِ رحمتہ اللہ علیٰ تٔمۍ أنۍ پانَس سۭتۍ کیٚنٛہہ کَلچَر تہِ یور اگر أسۍ وٕچھو ٹیبہٕ کٲم أنٕنۍ واریاہ واریاہ چیٖز أنٕنۍ تہٕ یُس سون اَکھ کَلچَر تہِ أسۍ چھِ پنٛنِس کَلچَرَس منٛز کَران سیٚلِبرٛیٹ مطلب روٚپھ اگر رۄپھِچ کَتھ أسۍ کَرو ییٚلہِ زَن ماہہِ رمضان چھُ واتان اَمہِ دۄہ کیٛاہ چھِ کٲم کَران یِم یِم سانہِ کورِ چھِ یِم چھِ کَران روزو پَتہٕ آسہٕ یِم روٚف وَنان کٲشِرۍ پٲٹھۍ وَنان کٲشِرۍ پٲٹھۍ گٮ۪وان تٔتھۍ چھِ أسۍ وَنان روٚپھ اَمہِ سۭتۍ کیٛاہ چھِ گژھان اَمہِ سۭتۍ چھِ اَکھ سون کلچَر اَکھ ہَیلایِٹ گژھان یہِ ہَسا چھُ کٲشُر کَلچر یِم کیٛاہ چھِ اَتھ منٛز کَران کٲم یِم ہَسا چھِ روٚپھ گٮ۪وان باقٕے باقٕے چیٖز یُس یہِ روٚپھ چھُ اَتھ چھِ واریاہ طریٖقہٕ گٮ۪ونٕکۍ یُس یہِ روٚپھ چھِ أسۍ چھِ یہِ باجَس پٮ۪ٹھ تہِ گٮ۪وان منٛزٕ یُس یہِ روٚپھ چھِ یہِ چھِ أسۍ منٛزٕ تَمبکھ نارِ پٮ۪ٹھ تہِ گٮ۪وان یا خانٛدرَن پٮ۪ٹھ آسہِ تِمَن دۄہَن چھِ أسۍ یہِ روٚف مان تہٕ ژٕ گٮ۪وان یُس یہِ روٚپھ چھِ اَمِچ مِثال چھِ واریاہ اَصٕل مِثال اَکھ یِتھ کٲٹھۍ اگر أسۍ یہِ اَمِچ رٔفِچ مِثال دِمو ییٚلہِ اَسہِ ییٚتہِ کٔشیٖرِ منٛز خانٛدَر چھِ آسان تہٕ أسۍ چھِ یِم رٔپھۍ تَتہِ آرام سان وَنان وۄنۍ اَکھ أکۍ سٕنٛدِ وٮ۪سہٕ وَنان یِم روٚپھ ووٚپھ تہٕ یہِ چھِ سون کَلچَر سٲنِس کَلچَرَس منٛز چھِ یہِ اَکھ اَہم چیٖز اَکھ یُس اکھ ضٔروٗری چیٖز چھُ سٲنِس کَلچَرَس منٛز پَتہٕ اگرَے أسۍ بیٚیہِ کَتھ کَرو لیڈیشاہ یُس یہِ لٔڈِشاہ چھُ اَتھ منٛز کیٛاہ چھِ کَران کٲم اَتھ منٛز چھِ اَکھ اِنفارمیشَن أسۍ دِوان کٲشٕر زبانہِ منٛز کیٛاہ اِنفارمیشَن چھِ أسۍ دِوان کُنہِ تہِ قٕسمٕچ اَتھ منٛز چھِ أسۍ کٲم کَران أسۍ چھِ نفر اَکھ کَران کھڑا أمِس چھِ أسۍ کشمیٖری کَلچَرٕکۍ تِم چیٖز تِم پَلو لاگان مَثلاً أمِس چھِ أسۍ لاگان فٮ۪رَن لٔڈِشاہ یُس وَنہِ سۄ ہٮ۪کہِ نہٕ ضٔروٗرۍ تہِ تٔمۍ سٕنٛدۍ خٲطرٕ چھِ سُہ ضٔروٗری کہِ زِ تٔمِس گَژھِ آسُن فٮ۪رَن لٲگِتھ فٮ۪رَن وَرٲے ہیٚکہِ نہٕ لٔڈِشاہ ؤنِتھ کٕہۭنۍ اگر تہِ زَن وَنہِ تہٕ سُی نہٕ کَنسِڈَر کَرنہٕ یہِ ہَسا چھُ کٲشُر لٔڈِشاہ لٔڈِشاہَس منٛز چھِ أسۍ کَران کٲم أسۍ چھِ لاگان فٮ۪رَن ییٚلہِ أسۍ فٮ۪رَن چھِ لاگان تہٕ بیٚیہِ چھِ أسۍ کَلَس دِوان ٹوٗپۍ اَمہِ ساتہٕ بیٚیہِ گژھِ آسُن اَتھَس منٛز چُمٹہٕ اَکھ یُس وَزان آسہِ یَتھ ٹَنۍ ٹَنۍ آسہِ گژھان تہٕ یُس یہِ لٔڈِشاہ چھِ یہِ چھِ دِوان اَسہِ اِنفارمیشَن پرٛٮ۪زنٛٹ دورَس مُتعلِق پاسٹ دورَس مُتعلِق تہِ تہٕ فیوٗچرَس مُتعلق یہِ چھِ کران سٲنۍ سٲلِم مَسلہٕ مَسٲیِل اَتھ منٛز ڈِسکَس مطلب کہِ سانہِ کٔشیٖرِ منٛز آسہِ مہنگٲیی درٛوٚجَر آسہِ اَتھ مُتعلِق تہِ چھِ ہٮ۪کان لٔڈِشاہ پَنٕنۍ کَتھ اَسہِ تام واتنٲیِتھ سُہ چھُ لٔڈِشاہ لاگان وَنُن درٛوٚجرَس مُتعلِق چاہے خانٛدر آسہِ خانٛدرَس مُتعلِق چھُ لاگان سُہ لٔڈِشاہ وَنُن اَتھ منٛز چھِ یعنی کہِ کٔشیٖرِ منٛز چھِ یہِ پرٛٮ۪تھ کانٛہہ چیٖز کَران ڈِسکَس اَمے تھرٛوٗ لٔڈِشاہ تھرٛوٗ یُس یہِ لٔڈِشاہ چھُ اَمہِ سۭتۍ چھِ اَکھ اِنفارمیشَن اَسہِ مِلان سوسایٹی ہِنٛز پنٛنہِ کَشمیٖرچہِ کَلچَرٕچ أسۍ کوٚت وٲتۍ کیٛاہ دٔلیٖل چھِ وٕنۍکٮ۪نَس گژھان یہِ چھِ اَکھ اِنفارمیشَن ییٚمہِ آے أسۍ کانٛہہ کٲنٛسہِ وَنو باقٕے باقٕے مذہَبَن منٛز چھِ یا باقٕے سوسایٹِیَن منٛز تِمَن چھِ نِوٕز پیپر آسان یا کیٚنٛہہ سون نِوٕز پیپر چھِ یِہوٚے لٔڈِشاہ اَمے ذٔریعہِ چھِ أسۍ کٲم کَران اَمے ذٔریعہِ چھِ أسۍ اِنفارمیشَن دِوان لُکَن تام زِ کوٚت وٲتۍ کیٛاہ سُچویشَن ووت یہِ چھِ اَکھ اِنفارمیٹِو اَکھ اِنفارمیشَن أسۍ أمِس نِش گین کَران أتھۍ چھِ أسۍ وَنان لٔڈِشاہ تَمہِ پَتہٕ گوٚو گٮ۪وُن گٮ۪وُن یُس چھُ یہِ چھِ پرٛٲنۍ ثقافَت سٲنۍ گرٛوُن یُس یہِ گٮ۪وُن چھُ یہِ چھِ مطلب أسۍ خانٛدرَن پٮ۪ٹھ چھِ گٮ۪وان چاہے صوفیٖزٕم آسہِ چاہے کیٚنٛہہ آسہِ اگر أسۍ گٮ۪ونٕچ کٲم کَتھ یا تہِ ڈِسکَس کَرو یُس یہِ گٮ۪وَن پارٹی چھِ آسان اَتھ مَنٛز چھِ آسان مٮ۪گزِمَم پانٛژھ یا شےٚ نَفر مِنِمَم گَژھن ژور نَفَر کُس کُس اَکھ گوٚو باجہٕ وایَن وول بیٛاکھ گوٚو سارَن وایَن وول بیٛاکھ گوٚو نٔٹۍ وول بیٛاکھ گوٚو رَباب وول تہِ بیٛاکھ گوٚو تَمبَکھنارِ وول ییٚلہِ یہِ پارٹی چھِ رَلان یِم حظ چھِ لاگان گٮ۪وُن چاہے سُہ یِم کٲنٛسہِ پیٖرَس گٮ۪ونا چاہے سُہ خانٛدرَس پٮ۪ٹھ گٮ۪ونا اگر یِم خانٛدرَس پٮ۪ٹھ گٮ۪وَن تیٚلہِ چھِ یِم فوک سانگٕس وَنان مطلب یِمَے دُنِہیٖکی ریٖتو رٮ۪واج اگر یِم کٲنٛسہِ فقیٖرَس گٮ۪وَن تہٕ تیٚلہِ چھِ یِم صوٗفِزٕم بٔڑۍ بٔڑۍ شعر چاہے سُہ لل دٮ۪د ہٕنٛدۍ بٲتھ وَنٛنا احمد بَٹوارِنۍ بٲتھ وَنٛنا اَچھا محموٗد گامٕنۍ بٲتھ وَنٛنہٕ شَمس سید فقیٖرٕنۍ بٲتھ وَنٛنا سۄچھ کَرٛالٕنۍ بٲتھ وَنٛنہٕ یِم چھِ بٔڑۍ بٔڑۍ گُنہٕ وان یِہٕنٛدۍ یِمہٕ بٲتھ چھِ گٮ۪وان اچھا وٕنۍ اگر أسۍ پَنٛنٮ۪ن کٔشیٖرِ منٛز یِمَن سِنٛگرَن ہٕنٛدۍ کٲشرٮ۪ن سِنٛگرَن ہٕنٛز کَتھ کَرو ییٚتہِ چھِ واریاہ سِنٛگَر یَتھ منٛز زَن چھُ عبد الرشیٖد حٲفِظ صٲب چھُ اچھا بیٛاکھ کیٛاہ سا چھُ مجیٖد عبد المجیٖد غنایی چھُ سُہیل رشیٖد شیخ یُس سُہیل رشیٖد شیخ چھُ یہِ چھُ واریاہ لۄکُٹ گٮ۪ونہٕ وول اور یہِ چھِ تیُتھ گٮ۪وان دِلَس چھِ اِنسانَس سکوٗن یِوان مقصَد یی یُس یہِ سون گٮ۪وُن چھِ سون بوزُن گٮ۪وُن بوزُن چھِ یُس یہِ اَمہِ سۭتۍ چھِ اَکھ سٲنۍ یہِ چھِ سٲنۍ اَکھ پہچان یہِ گٮ۪وَن اَتھ تہِ گوٚمُت اَسہِ واریاہ کال بوزان